وعلیکُم السلام اَہَن حظ آ سیفران حظ چھُ اَسہِ سُہ چھِ أسۍ ہُتھٕ پٲٹھۍ پٮ۪کیجَن منٛز کٕنان حظ اگر تٔمۍ مطلب کہِ اَکھ اوٚڑ کِلوٗ پٮ۪کیج نِیِو سُہ گژھٮ۪و تۄہہِ وُہ اَکہٕ وُہ ساس حظ کٲشِر مَرژٕوانٛگَن چھِ گژھان ترٛےٚ ہَتھ رۄپیہِ کِلوٗ حظ کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ تُہۍ ییٖزیٚو تہٕ نیٖزیٚو